اگر أسۍ پنٕنہِ کۄلگٲمۍ ڈسٹرکٕچ کتھ کرو ییٚتہِ چھِ واریاہ ٹوٗرِسٹہٕ اؠٹریکشن گۄڈٕنِچی اؠگزامپٕل نِمَو أسۍ اَہربلٕچ تور چھِ واریاہ لُکھ گژھان تَتہِ چھِ پَیہِ ووٚں کوٗتاہ بہتریٖن خوٗبصوٗرت واٹر فال چھُ یَتھ وٕچھِتھ اِنسانس دِل واریاہ خۄش چھُ گژھان انسان چھُ دپان بہٕ یِمہٕ یور بار بار بار بار یِم ہا بہٕ یہِ واٹر فال وٕچھنہِ ییٚلہِ سَن پٔتمہِ ؤری پؠٹھ نظر ترٛاوان واریاہ ٹوٗرِسٹر چھِ یِوان اَہربَل واٹر فال وُچھنہِ تِمن ہسا تہِ دِل کران أسۍ یِمو دُبارٕ بیٚیہِ یور تِم چھِ یِوان تہِ دُبارٕ یور واٹر فال وُچھنہِ یۄس یہِ تاکہِ یوس تمِچ خوٗبصوٗرتی چھِ سۄ چھِ واریاہ تمہِ سۭتۍ چھُ دِل واریاہ لُطف لُطف اَندوز گژھان بیاکھ ایٚگزامپٕل نِمَو أسۍ چھرن بالٕچ تَتہِ چھِ واریاہ نیچرَل بیوٹی انسانس چھُنہٕ دِلٕے وَنان تَتہِ گرٕ یُن بیاکھ مِثال نِمو أسۍ زیارت شریٖف شیخ العالم یُس وٕچھتھٕے چھُ انسانس دِل شاد گژھان دِل چھِ پھٔٹان تتہِ انسان چھِ دپن بار بار کرہا یہِ ییٚمِچ زِیارت غَرض یُس یہِ کۄلگوم ڈسٹرک چھِ ییٚتہِ چھِ واریاہ ٹوٗرِسٹ ایٹریکشن یِمو چھِ سۭتۍ چھُ انسانس واریاہ دِل خۄش چھُ گژھان یُس نیچر چھُ خوٗبصوٗرتی وُچھِتھ نیچرٕچ نیچرٕچ خوٗبصوٗرتی وُچھِتھ چھِ واریاہ خۄش گژھان اِنسان